یِم اَسہِ پَنٕنہِ ہَسپَتالہٕ مَطلَب پَنٕنِس عَلاقَس مَنٛز چھِ ہَسپَتال تِمو مَنٛز چھِ یِوان اکھ چھِ یِوان ماگَم ہَسپَتال بیٚیہِ چھِ یِوان پَٹَن ہَسپَتال تہٕ بیٚیہِ چھِ اَسہِ پَنٕنِس گامَس مَنٛز تہِ اکھ ہَسپَتال یُس اَسہِ پَنٕنِس گامَس مَنٛز چھُ ہَسپَتال تَتہِ چھُ نہٕ یِوان کٕہٕنٛۍ تہِ لَبنہٕ تَتہِ چھ یِوان صِرِٕف بیٚڈٕے یٲتۍ لَبنہٕ مَگَر یِم آکسیٖجَن چہِ مَچہِ چھِ آسان تِم چھِنہٕ تَتہِ کِہیٖنٛۍ تہِ نہٕ نہَ چھِ تَتہِ کانٛہہ سرجریی گژھان یُس اَسہِ پنن ہَسپَتال چھِ مَگَر یُس سٲنِس عَلاقَس مَنٛز چھُ ماگَم تہٕ پَٹَن ہَسپَتال تِمن مَنٛز چھِ یِوان یِم چیٖز لَبنہٕ تِمَن مَنٛز چھِ یِوان بیٚڈ تہِ چھِ تِمَن مَنٛز تہٕ بیٚیہِ چھِ تِمَن مَنٛز سِلیٚنڈَر مَچہِ تہِ چھِ تَتہِ تہٕ بیٚیہِ چھ تَتہِ تَتہِ چھِ سرجری تہِ گژھان مَگَر اَگَرے کانٛہہ کیس تیُتھ آسہِ سُہ آسہِ واریاہ سیٖریس سُہ چھُ نہٕ مَطلَب ماگمہٕ یا پَٹنہٕ کیٚن ہینڈل گژھان کِہیٖنٛۍ تہِ نہٕ تٔمِس چھِ پَتہ تِم کَران ریٚفر یا کَرنَس ہیٚڈوُن ریٚفَر نَتہٕ کَرنَس سووُر ریٚفَر یُس وۅنۍ زیادٕ کیس آسہِ سیٖریَس مَگَر یُس اَسہِ پَنٕنِس گامَس مَنٛز چھُ ہَسپَتال تَتہِ چھِ نہٕ یِم چیٖز یِوان نہَ چھُ تَتہِ بیٚڈٕے آسان تہٕ نہَ چھُ تَتہٕ آکسیٖجَن سِلنڈَرٕے مَطلَب آکسیٖجَن مَچے تہٕ نہَ چھِ تَتہِ سرجریی گژھان کانٛہہ تَتہِ چھِ ہیٚکان یِم صِرِف جَنرَل کیس اَگَرے آسہِ سیٖریَس کیس چھِنہٕ ہیٚکان أسۍ پَننہِ گامُک یُس اَسہِ ہَسپَتال چھُ تَتہِ چھ نہٕ یِم ڈاکٹر کِہیٖنٛۍ تہِ تَتہِ چھِ ِصِرف جَنرَل ڈاکٹَر یِم تَپَس وَپَس کَران علاج یا کانٛہہ بیٚمار آسہِ جوڑن ووڑن آسہِ کمٕے کمٕے درد تٔمِس چھِ تِم کَران کمٕے کمٕے دَگ آسہِ تٔمِس چھِ تِم کَران علاج سیریَس کیس چھِ نہٕ سانہِ ہَسپَتال مَنٛز رَٹان کٕہٕنٛۍ تہِ اَگَرے وۅنۍ أسۍ وُچھو پٔتۍمہِ لَٹہِ اوس اَسہِ بُڈۍ بَب واریاہ بیٚمار تہٕ پَتہٕ نِیے اَسہِ سُہ پَنٕنِس گامَس مَنٛز ہَسپَتال تٔمِس اوس بی پی اوس تٔمِس زیادٕ تٔمِس اوس بُلَڈ پرٛیٚشَر اوس تٔمِس واریاہ ہاے اوس تٔمِس پرٛیٚشَر تہٕ تِمو ہیوٚک نہٕ سُہ تٔمۍ سُنٛد پرٛیٚشَر ہیٚوک نہٕ تِمو مَطلَب آ ٹھہرٲوِتھ ہیوٚکُکھ نہٕ کِہیٖنٛۍ تہِ نہٕ پَتہٕ پیٚو اَسہِ سُہ تِمو کوٚر پَتہٕ تٔمِس چالان تِمو دوٚپ یہِ نیٖہوٗن تُہۍ پَٹَن پَٹَن ہَسپَتال نیٖہوُن تُہۍ پَتہٕ نِیے اَسہِ سُہ پَٹَن تِمو تَتن گوٚو نہٕ سُہ کیس تَتن گوٚو نہٕ سُہ کیس مَطلَبن تتیٚن گوٚو نہٕ سُہ بیٚمار تِمَن کَنٹرول کِہیٖنٛۍ تہِ نہٕ پَتہٕ کوٚر تِمو تٔمِس چالان تِمو دوٚپ یہِ نیٖہوُن تُہۍ ہیٚڈوُن تہٕ پَتہٕ اوس سُہ ییٚڈ وٕنہِ ہسپَتالَس مَنٛز اوس سُہ پَتہٕ ایٚڈمِٹ تہٕ یِمن دۄن جایِن گوٚو نہٕ سُہ ٹھیٖک کِہیٖنٛۍ تہِ وَنُن چھُ یہِ زِ پٔتۍمہِ لَٹہٕ گٔیہِ اَسہِ پیٚچِن تہِ بیٚمار سۄ گَژھِی نہٕ مَگَر پَننہِ مَطلَب گامَس مَنٛز چھِ اَسہِ ہَسپَتال تَتہِ چھِ نہٕ یِم کیس رَٹان کِہیٖنٛۍ تہِ پیٚچن گٔیہِ اَسہِ اَکہِ لَٹہِ بیٚمار تہٕ سۄ پیٚیہِ اَسہِ نِنۍ پَٹَن سُہ اوس ڈیلوری کیس بیٚیہِ چھِ تٔمِس روزان بی پی واریاہ زیادٕ ہاے ییٚلہِ تٔمِس ڈیلوری چھِ آسان تہٕ تِمن تہِ نہٕ گوٚو نہٕ سُہ کیس ہینٛڈل کِہیٖنٛۍ تہٕ پَٹَن ہَسپَتال کیٚن تَتہِ چھِ ہر کانٛہہ فیسَلٹی اَیویلیبٕل مگر تِمن گوٚو نہٕ یہِ کیس ہیٚنڈل کہیٖنٛۍ تِم تِمن گٔے سَختی ڈاکٹَر ٲسِکھ نا تَتہِ اَیویلیبٕل کِہیٖنٛۍ کیٛاہ اوس نا مےٚ باسان تِمن ٲسۍ نہٕ تَتہِ ڈآکٹَر ایویلیبٕل کہیٖنٛۍ تہِ پَتہٕ گٔے پَتہٕ کوٚر تِمو ریٚفَر سۄ ایٚل ڈی تہٕ تمو کوٚر آرام سان مَطلَب سُہ سُہ بیٚمار کوٚر تمو آرام سان کوٚر تُمو سُہ ہینڈل مَگَر پَٹنہٕ گوٚو نہٕ اَسہِ سُہ کیس ہیٚنڈل کِہیٖنٛۍ تہِ وَنُن چھُ یہِ زِ پَٹنہٕ تہٕ ماگمہٕ چھِ کُنہِ ساتہِ چھِ تِژھ دِقعت یِوان یُس پیشَنٹ نہٕ یِم چھِ ہیٚکان مَطلَب یُس پیشَنٹ نہٕ یِم چھِ ہیٚکان ہیٚنڈل کٔرِتھ کِہیٖنٛۍ پَتہٕ چھِ اَتہِ پَٹنہٕ یا ماگمہٕ یِم چھِ پَتہِ یِم سیٖریَس کیس کَران بیٚیِس ہَسپَتالَس مَنٛز ریٚفَر یا چھِ کَران ہیٚڈوُن ریٚفَر نَتہٕ چھِ کَران جے وی سی ریٚفَر یا چھِ کَران سوٚوُر ریٚفَر یُس کیس نہٕ یِمَن ہیٚنڈل گَژھِ سُہ چھِ یِم کَران بیٚیِس ہَسپَتالَس مَنٛز ریٚفَر